اَسَلامُ علیکُم اہَن حظ مےٚ کَریٛو نہ حظ وٕنۍ تُہٕنٛدِ پٮ۪ٹھ یہِ کیب بُک اہَن حظ اہَن حظ بہٕ چھس پَرویٖنہ آ پَرویٖنہ ناوَس پٮ۪ٹھ کَرے مےٚ بُک اہَن حظ بالکل مگر تُہۍ ؤنۍ تو مےٚ تۄہہِ کیٛازِ کوٚروٕ یوٗت لیٹ یِنَس منٛز تُہُنٛد یہِ ڈرٛیوَر یُس یہِ گٲڑۍ ہٮ۪تھ درٛامُت یِم لوگ یوٗت ٹایم مےٚ بنیٛو ییٚتھَس بیٛاکھ گٲڑۍ بہٕ کھٔژٕس تہٕ درٛایَس مےٚ اوس فَنٛگشَنَس پٮ۪ٹھ گژھُن اہَن حظ معٲفی کیٛاہ ہیٚیِو تُہۍ کیٛاہ معٲفی مےٚ اوس نا فَنٛگشَنَس پٮ۪ٹھ گژھُن مےٚ گوٚو نا حظ لیٹ مےٚ گوٚو واریاہ ژیر اہَن حظ وۄنۍ کھٔژٕس بہٕ بیٚیِکِس گاڑِ وۄنۍ کھٔژٕس بہٕ بیٚیِکِس گاڑِ بہٕ وٲژٕس پنٛنہِ جاے وۄنۍ کٔرۍ زیو تُہۍ تٔمِس ڈرٛیورَس کیب ڈرٛیورَس کٔرِو تُہۍ فون دوٚپُس تُہۍ کٔرِو یہِ کیب میٛٲنۍ کینسَل مےٚ چھِنہٕ ہُہ تَتَس میلیوُے نہٕ کانٛہہ بہٕ کھٔژٕس وٕ گاڑِ یوٗت لیٹ تۄہہِ اوسمو مےٚ ٹایمِنٛگ تہِ دِژمٕژ مےٚ کیٚم ٹایمہٕ نیر بہٕ کیٚم ٹایمہٕ آسہٕ تَتَس تُہۍ وٕچھو سُہ کوٗتاہ لیٹ چھِ آ آ وۄنۍ چھِ مےٚ یِہٕے عرضِ رَژھ تہٕ میٛٲنۍ یہِ کیب کٔرِو تُہۍ کَنسَل آ بالکل اہَن حظ بہٕ چھس مٲنِتھ سُہ چھُ ڈرٛیوَر تُہُنٛد درٛامُت تورٕ بہٕ کیٛاہ ہٮ۪کہٕ کٔرِتھ اَدٕ تٔمِس گوٚو لیٹ بہٕ ما تَتھ منٛز ما چھِ میٛٲنۍ کینٛہہ غلطی آ بالکل اَدٕ سُہ واتہِ تَتتھَس تَتتھَس آسمو نہٕ بہٕ کینٛہہ مےٚ مےٚ تھوٚمو برونٛٹھَے ؤنِتھ میٛٲنۍ کیب کٔرِو کَنسَل آ بالکل بہٕ وٲژٕس پنٛنے جاے یوٚت مےٚ واتُن اوس ٹھیٖک ٹھیٖک آ یہِ گٔے تُہٕنٛز مہربٲنی شُکریہ ٹھیٖک ٹھیٖک آ کٔرِو تُہۍ تٔمِس فون دٔپوُس کٔرِو کَنسَل آ بہٕ چھس بہٕ چھس مطلب وَنان کَنفٲرٕم کَران آ کَرِو کَن ٹھیٖک ٹھیٖک کٔرِو کٔرِو ختم ٹھیٖک اَدٕ سا بِہِو اَسَلامُ علیکُم